اَہَن حظ أسۍ حظ چھِ پٮ۪وان ہاسپِٹل ہَسپَتالَن منٛز کُنہِ تہِ واریاہَس ٹایم حظ پرٛارُن تِمَن لٲنَن منٛز تِکیٛازِ کُنہِ تہِ چھِنہٕ أسۍ تِم سہوٗلِیات کیٚنٛہہ یِم آسنہِ گژھان ہَسپَتالَن منٛز ڈاکٹَر تہِ چھِنہٕ تیٖتیٛاہ آسان تَتہِ دٔستِیاب کیٚنٛہہ اَسہِ چھِ پٮ۪وان پَتہٕ واریاہَس ٹایمَس پرٛارُن تمہِ سۭتۍ کیٛاہ چھِ اَسہِ گژھان تمہِ سۭتۍ چھِ سون ٹایم واریاہ ضایہِ گژھان ییٚلہِ تِمَن بَچہِ لٲنَن منٛز چھِ اَسہِ پٮ۪وان واریاہَس کالَس پرٛارُن اَسہِ چھُ ٹایم تہِ گَژھان ضایہِ بیٚیہِ حظ یُس پیشَنٛٹ چھُ آسان بِچور سُہ چھُ زیادَے گَژھان تمہِ سۭتۍ بیٚمار پرٛٲرۍ پرٛٲرۍ تِکیٛازِ تٔمِس چھِ بِچٲرِس پَتہٕ تَسلی گژھان سُہ چھُ دَپان بہٕ ژَلہٕ ہایے بہٕ بیٚہمہٕ گَرے تمہِ سۭتۍ کیٛاہ چھِ پَتہٕ نیران نٔتیٖج نہَ چھِ گَژھان تٔمِس بِچٲرِس علاج تہٕ نہَ چھُ بِچور سُہ ٹھیٖک گَژھان